وعلیکم السلام ورحمة الله اچھا ٹھیٖک ٹھیٖک تۄہہِ چھُ یہِ ؤنۍتو مےٚ تۄہہِ کوٗتاہ لوڈ بیٚیہِ ٹرٛانَسفارَم کُس چھُ لٲگِتھ تۄہہِ تَتھ کوٗتاہ چھِ یہِ کٔژ واٹ چھُ تۄہہِ لٲگِتھ کٔژ اچھا اچھا ٹھیٖک سُہ اچھا تۄہہِ کوٗتاہ اَتھ پٮ۪ٹھ کیٛاہ کیٛاہ چھُو تُہۍ چَلاوان اَتھ اَتھ پٮ۪ٹھ کیٛاہ کیاہ چھُو تُہۍ چَلاوان اچھا ٹھیٖک تُہۍ چھُو یِم چَلاوان ییٚمہِ ساتہٕ تُہۍ موٹَر چھُو چَلاوان تُہۍ چھُو چلاوان ہُم آیٹَم تھاوان بنٛد کِنہٕ تِم چلاوان أتھۍ سۭتی تُہۍ اچھا مگر وۄنۍ چھِ اَکھ کَتھ وٕںۍکٮ۪س ہٮ۪کہٕ نہٕ بہٕ یِتھ کیٚنہہ وٕںۍکٮ۪س چھُس بہٕ دُکانسٕے پٮ۪ٹھ تہٕ وۄنۍ ییٚلہِ بہٕ پتہٕ آ نظر نظر نظر دِمو أسۍ مگر وٕںۍکٮ۪س گَژھِ نہٕ پاسِبٕل کیٚنٛہہ وٕںۍکٮ۪س چھُس بہٕ دُکانَس پٮ۪ٹھ وۄنۍ ییٚلہِ بہٕ پَتہٕ شامَن بنٛد کَرٕ ساڑٕ شیٚیہِ چھُ بہٕ کَران دُکان بنٛد شےٚ بَجے ہیوٗ شےٚ ساڑٕ شےٚ پَتہٕ یِمہٕ بہٕ تَمہِ پَتہٕ اچھا تُہۍ ؤنۍتو مےٚ یہِ موٹَر کُس یہِ کُس کالٹی چھُو تۄہہِ موٹَر اچھا شےٚ ؤری چھِ گٔمٕتۍ اَتھ اَمہِ برونٛٹھ ما خراب گوٚمُت کُنہِ لَٹہِ دَپ یہِ یہِ پرٛابلِم آے نہٕ یہِ أزِچ پرٛابلِم آے نہٕ اَمہِ برونٛٹھ کیٚنٛہہ اچھا اچھا ٹھیٖک ٹھیٖک ٹھیٖک دَپ یہِ پرٛابلِم آیَس نہٕ فین چھُ سا چَلان فین فین چھُ سا ٹھیٖک چَلان تُہۍ تھٲیِو تُہۍ ؤنۍیو پَنُن اٮ۪ڈرَس بہٕ تھاوٕ لیکھِتھ تہٕ بہٕ کَرٕ پَتہٕ وِزِٹ اچھا اچھا ریٚزِڈَنٕس پَتھَن ہاوُس نَمبَر تُرٛواہ لینٛڈ مارٕک کیٚنٛہہ اچھا ٹھیٖک چلو حظ کیٚنٛہہ چھُنہٕ پَرواے شامَن دِمو نظر حظ اَدٕ السلامُ علیکُم